اَسَلام علیکُم وَعلیکُم سَلام ٹھیٖک چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ صحت چھُو حظ ٹھیٖکھٕے اَصٕل پٲٹھۍ ٹھیٖک

آ آ اَسہِ کَرے اَمہِ لکرِ ہِنٛدۍ موٗجوٗب اَسہِ ٲسۍ دارِ درواز بناوٕنۍ آ تَمے موٗجوٗب آ آ اَچھا أسۍ ٲسۍ وَنان أسۍ بَناوو أسۍ ٲسۍ دَپان أسۍ بناوو پانَے تۄہہِ اَتھِ بناوناوو تویتہِ تۄہہِ دِہِو اَسہِ اٮ۪سٹِمیٹ کیٚنٛہہ تہٕ

آ تۄہے چھو لٔکٕر تہِ لاگٕنۍ پنٕنۍ آ اَسہِ حظ چھِ درواز پانہٕ بناوٕنۍ بیٚیہِ آسن لگ بگ دارِ دٔیِمہٕ دارِ تہِ آس اَسہِ بناونہِ پانٛژھ ٲٹھ

آ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے تَمہِ خٲطرٕ اَہن حظ آ اَسہِ یہِ پسند چھُ کوٚرمُت اَمے آیہِ بناونٲیِو بنٲیِو وَنہِ تُہۍ اَچھا

آ ٹھیٖک چھُ آ آ فونَے آ باقی حظ کٔر

کیٚنٛہہ نَہ حظ چھُنہٕ تَمہِ خٲطرٕ چھُنہٕ پرواے کیٚنٛہہ آدٕ سا بِہِو رۄبس